اسلام علیکُم ہے تُہۍ چھُو حظ پُج چھِو نہٕ حظ تُہۍ آ تُہۍ چھُو ماز کٕنان عیٖز پٮ۪ٹھ کیٛاہ چھےٚ ریٹ یَتھ کَٹہٕ مازَس اَچھا اَچھا موچہٕ ہٮ۪تھ چھِ دوٗن شےٚ ہَتھ چلو مےٚ دوٚپ عیٖد چھِ یِنہٕ واجیٚنۍ تۄہہِ ما چھَو ریٹ کھٲجمٕژ چلو شُکریہ جناب